وعلیکُم سَلام بَس حظ شُکُر الحمدُ للہ آ آ اَہَن حظ ٹھیٖک ٹھیٖک حظ چھُ ٹھیٖک کوٗتاہ چھُ مےٚ آو سَمٕجھ کوٗتاہ حظ چھُو تۄہہِ ضروٗرت سیرٮ۪ن چھِ حظ اَسہِ زٕ قٕسٕم اَکھ چھ تھرٛی سِٹار بیٛاکھ چھِ اے وَن یِم پٮ۪نو تۄہہِ مُختٔلِف ریٹَن یُس تھرٛی سِٹار چھُ یہِ چھُ گژھان پٕنٛژٕ ساس رۄپیہِ گٲڑۍ اَتھ منٛز آسوٕ تۄہہِ لیبَر چارجِز تہِ اَتھ منٛز آسہِ ٹرٛانَسپوٹ چارجِز تہِ واتو تۄہہِ گرٕ تام ہُو کیٛاہ پیوٕ تۄہہِ وُہ ساس رۄپیہِ

ٹھیٖک حظ ٹھیٖک ٹھیٖک اَہَن حظ تۄہہِ کوٗتاہ کۭژاہ گاڑِ چھُو ضروٗرت تۄہہِ اَچھا ٹھیٖک اَچھا ٹھیٖک اگر تُہۍ مطلب اگر تُہۍ پیمٮ۪نٛٹ کٔرِو نا رٮ۪تہٕ پَتہٕ رٮ۪تہٕ تیٚلہِ پٮ۪وٕ تۄہہِ واریاہ سَستہٕ تیٚلہِ پٮ۪وٕ تۄہہِ ڈِسکاوُنٛٹَس منٛز اَگر نہٕ تُہۍ ٹھیٖک ٹھیٖک چھُ ٹھیٖک چھُ أسۍ دِمہو تۄہہِ تٔتھۍ منٛز ڈِسکاوُنٛٹ یہِ پیٚیہِ فاینَل ترٛۆوُہ ساس رۄپیہِ زٕ ساس رۄپیہِ گٔیوٕ تۄہہِ ڈِسکاوُنٛٹ آ اَتھ منٛز چھِ یِوان لیبَر چارجِز تہِ اَتھ منٛز چھِ یِوان ٹرٛانسپوٹ چارجِز تہِ

ٹھیٖک حظ چھُ تُہۍ ییٖزیٚو یور تُہۍ کٔرۍزیٚو موقعس پٮ۪ٹھٕے وُچھزیٚو تُہۍ سیرِ کَمہِ آیہِ چھِ ییٚتہِ تھٲوِزیٚو تُہۍ ناو واو اینٛٹری وینٛٹری کٔرِتھ ٹھیٖک چھُ ٹھیٖک چھُ پَگاہ چھُ مےٚ أکِس جایہِ گژھُن مےٚ أکِس جایہِ چھَم میٖٹِنٛگ کٲلۍ کٮ۪تھ چھُس بہٕ یَلَے کٲلۍکٮ۪تھ وٲتۍزیٚو تُہۍ باہَن بَجن تام بہٕ آسہٕ کارخانَس پٮ۪ٹھٕے اَدٕ سا چلو سلام علیکُم